اَسہِ تہِ ڈِسٹِرک نارتھَس منٛز کُپوارہ پَتہٕ گوٚو دوٚیِم بارہمولہ بِلکُل نَزدیٖک کپوٲرِس ہَمساے چھِ ترٛیِم گوٚو اَسہِ بانڈی پورہ یُس کۄپوٲرِس بِلکُل نزدیٖک چھُ سَوتھَس منٛز چھِ اَسہِ بیٚیہِ زٕ ڈِسٹِرک پٮ۪وان اَننت ناگ تہٕ گاندَربَل